بہٕ ہَسا چھُس روزان بانٛڈی پورہ ڈِسٹِرٛک چھِ اَسہِ بانٛڈی پورہ یِوان سٕٹیٹ چھِ اَسہِ یِوان جموں کَشمیٖر یُس بانڈی پورہ چھِ یہِ چھِ جے اینٛڈ کے یَس منٛز اَکھ واریاہ فیمَس ڈِسٹِرٛک واریاہ مشہوٗر ڈِسٹِرٛک چھے یہِ یہِ کَمہِ باپَتھ چھےٚ یہِ مشہوٗر ییٚتہِ چھِ سب سے زیادٕ ترٛےٚ چیٖز یِوان مشہوٗر کرنہٕ علم اَدَب تہٕ بیٚیہِ ہسا آب یِم بانڈی پورہٕکۍ لوٗکھ چھِ یِم چھِ زَبردست با علِم یِوان مانٛنہٕ پوٗرٕ جے اینٛڈ کے یَس منٛز بیٚیہِ یُس بانڈی پورہُک آب چھِ یہِ ہَسا چھِ واریاہ نیچرَل آب یہِ ہَسا چھِ واریاہ صافٹ صاف آب ہَسا چھِ یہِ صاف تہٕ شفاف ہسا چھِ یہِ بیٚیہِ چھِ یہِ واریاہ تُرُن یہِ ہسا چھِ پیُور قۄدرٔتی آب ہسا چھِ یہِ کیٛازِ یُس تہِ روٗد پٮ۪وان چھِ پہاڑَن پٮ۪ٹھ یہِ ہسا چھِ سُے آب وَسان ییٚمہِ کہِ وجہ سۭتۍ بانڈی پورہ چھِ مشہوٗر یہِ زانٛنہٕ یِوان کہِ اَتہِ ہسا چھِ آب اَصٕل آب ہسا چھِ اَتہِ بیٚیہِ یِم بانڈی پورہٕکۍ لوٗکھ چھِ تِم ہسا چھِ زیادٕ تَر لوٗکھ ییٚتہِ چھِ تِم ہسا چھِ پٔروٕنۍ تِم چھَنہٕ اَنپَڑھ کِہیٖنۍ مٮ۪گزِمَم ییٚتہِ زیادٕ سے زیادٕ لوٗکھ یِم چھِ تِمو ہسا چھِ پوٚرمُت تِمو چھِ اٮ۪جُکیشَن اٮ۪جُکیٹِڈ نَفر چھِ تِم دۄنوَے اَتھ منٛز چھِ یِوان لیڈیٖز تہِ اَتھ منٛز چھِ یِوان زَنہِ تہِ اَتھ منٛز چھِ یِوان موٚہنیوٗ تہِ بیٚیہِ یِم بانڈی پورہٕکۍ لوٗکھ چھِ یِم چھِ یِوان کٔشیٖرِ منٛز واریاہ بٔڑۍ اَدَب دار مانٛنہٕ یِمَے یِمَن ترٛٮ۪ن چیٖزَن پٮ۪ٹھ یُس بانڈی پورہ سہٕ چھِ یہِ ہَسا چھِ فیمَس اَمہِ مٔزیٖد یُس ڈِسٹِرٛک بانڈی پورہ چھِ یَتھ منٛز ہَسا چھِ واریاہ تِمہٕ جایہِ یور یِم یِمن أسۍ وَنان چھِ سَیاحتی مُقام یور ہسا دُنہیٖکیو کوٗنو کوٗنو پٮ۪ٹھ چھِ سیاحتی لوٗکھ یِوان تہٕ تِم چھِ ییٚتہِ مَزٕ تُلان مِثال کے طور پَر اکھ ہسا چھِ ییٚتہِ وَلُر لیک یَتھ وَنان چھِ وَلُر یُس وَلُر لیک چھِ یہِ چھِ واریاہ بوٚڈ جھیٖل بانڈی پورہ ڈِسٹِرٛکَس منٛز ییٚمہِ سۭتۍ یُس بانڈی پوراہَس چھِ واریاہ خوٗبصوٗرتی عطا کَران اَمہِ مٔزیٖد چھِ یُس یہِ لیک چھِ بانڈی پوراہَس منٛز اَمہِ سۭتۍ ہَسا چھِ واریاہَن لوٗکَن روزگار تہِ مِلان کیٚنٛہہ چھِ اَتھ منٛز شِکارِ چلاوان ییٚمہِ سۭتۍ تِم پَنٛنہِ رۄپیہِ دَہ چھِ زینان مٔزیٖد چھِ اَتھ منٛز ہَسا چھِ واریاہ اَکھ کھٮ۪نہٕ چیٖز تہِ چھِ اَتھ منٛز مِلان یِمَن ہَسا گٲرۍ چھِ أسۍ وَنان کٲشٕر پٲٹھۍ تہٕ یِم گٲرۍ چھِ یِم چھِ صحت خٲطرٕ بَڑٕ فٲیِدٕ منٛد کیٛازکہِ یِمَن منٛز چھِ واریاہ تَمام قٕسمٕکۍ نیوٗٹرنٛٹٕس یِوان لَبنہٕ ییٚمہِ کہِ وجہ سۭتۍ یِم صحتہٕ خٲطرٕ چھِ واریاہ فِٹ بیٚیہِ چھِ یِم یِوان گرم تٔریٖن مانٛنہٕ ییٚمہِ کہِ وجہ سۭتۍ سون جسم یُس چھِ یہِ چھِ گرم روزان کٔشیٖرِ منٛز چھِ عام طور پَر ونٛدَس منٛز ہر کانٛہہ پرٛٮ۪فَر کَران ہَر کانٛہہ زیادٕ ترجیح دِوان گٲرۍ کھٮ۪نَس اَمہِ مٔزیٖد چھِ اَمہِ یُس یہِ وَلُر لیک چھِ اَتہِ چھِ لوٗکھ کَران کٲم یِم چھِ گاڈٕ تہِ رَٹان یِم چھِ اَتھ منٛز فِشِنٛگ یَتھ سۭتۍ واریاہ بانڈی پورہٕکۍ یِم لوٗکھ چھِ وابسطہٕ چھِ تِم چھِ یِمَے گاڈٕ رٔٹِتھ پَتہٕ یِم گاڈٕ مارکٮ۪ٹَس منٛز کٕنِتھ پَنُن گُزارٕ کَران ییٚمہِ کہِ وجہ سۭتۍ تِمن اَتہِ چھِ مِلان یہِ یہِ تِمَن اکھ روزگارُک سَبَب چھِ بَنان اَمہِ مٔزیٖد یُس اَمیُک آب چھِ یہِ چھِ اِرِگیشَن پٔرپَز تہِ یِوان یوٗز کَرنہٕ یَتھ زٔمیٖن اٮ۪گرِکَلچَر پٔرپَزَس تہِ چھِ یِوان یہِ یوٗز کَرنہٕ یہِ آب اِوٕن چٮ۪نہٕ خٲطرٕ چھِ یِوان پَتہٕ صاف کٔرِتھ چھےٚ یہِ یِوان چٮ۪نہٕ خٲطرٕ تہِ لُکَن تام واتناونہٕ اَمہِ مٔزیٖد یُس یہِ آب چھِ بانڈی پورہَس منٛز

پارَک اَکھ چھِ یَتھ ناو چھِ نِشاط پارک یُس ہَسا نِشاط پارک چھِ یہِ چھِ مین بانڈی پوراہَس منٛز تہٕ اگر أسۍ ڈِسٹٮ۪نٕس کَلکُلیٹ کَرو بانڈی پورہ چھِ تَقریباً یہِ چھِ شیٹھ کِلوٗ میٖٹَر دوٗر ڈِسٹِرٛک سرینگرٕ پٮ۪ٹھ چھے یہِ نارٕتھ کشمیٖرَس منٛز واقعہ بانڈی پورہ تہٕ یِم بانڈی پورہٕکۍ لوٗکھ چھِ یِم چھِ یِمَن یِمَن کُن سیرٕ تفریٖح خٲطرٕ یِمَن جایَن پٮ۪ٹھ گژھان شامَس فِرٛی ٹایمَس منٛز یا یِم یِم باقٕے کٔشیٖرِ ہِنٛدٮ۪ن باقٕے ڈِسٹِرٛکَن ہٕنٛدۍ لوٗکھ چھِ یِم چھےٚ یِوان اور ییٚتِچ بانڈی پورہٕچ یہِ خوٗبصوٗرتی یہِ نظارٕ لُطُف انٛدوز گَژھنہٕ خٲطرٕ یُس نِشاط پارَک چھِ یہِ چھِ مین بانڈی پوراہَس مَنٛز واقع ییٚتٮ۪ن بانڈی پورہ ٹاوُن چھِ مین ٹاوُن چھِ یہِ ہَسا چھِ تٔتی اَتٮ۪ن تہِ چھِ یہِ ہَسا چھِ بَڑٕ خوٗبصوٗرَت پارَک یورٕ لوٗکھ یِوان چھِ گَریُک گَرِچ تھکان وَکان دوٗر کَرنہٕ خٲطرٕ یِم چھِ اور یِوان تہٕ اَتہِ چھِ یِم واریاہ اٮ۪نجاے کَران اَکھ أکِس سۭتۍ کَتھ باتھ تہِ چھِ کَران اَمہِ مٔزیٖد یُس بانٛڈی پورہ چھِ یہِ ہَسا چھِ ٹرٛیکِنٛگ خٲطرٕ تہِ مشہوٗر مُختلِف مُلکو پٮ۪ٹھ چھِ مُختلِف سِٹیٹو پٮ۪ٹھ چھِ تَمام ٹرٛیکٲرٕس یور یِوان بانڈی پورہ تہِ تِم چھِ ییٚتہِ چھِ بانڈی پوراہَس ژۄپٲرۍ پہاڑ یَپٲرۍ تِم یہِ ٹرٛیکِنٛگ کَران چھِ ٹریکِنٛگ وَرٲے چھِ أسۍ بانڈی پوراہَس یُس چھِ ییٚتہِ چھِ بیٚیہِ اَکھ واریاہ اَصٕل پارٹ اَکھ اَکھ ایریا یَتھ ناو چھِ گُریز گُریز تہِ چھِ یہِ چھِ واریاہ بٔڑ جاے اَکھ گُریز یَتھ یُس کَوَر چھِ کٔرِتھ پہاڑو سۭتۍ اَتھ چھِ ژۄنؤنِیو سایڈو بَڑٕ خوٗبصوٗرت پہاڑ چھِ اَتہِ ہر طرف چھِ اَتہِ سَبٕز کُلۍ چھِ اَتہِ یِم ؤریَس بَرابر سَبٕز چھِ روزان دِودور چھِ کایُر چھِ بیٚیہِ ہَسا چھِ اَتھ یہِ چھُ آلرٔڈی پارٹ اَکھ بیٚیہِ کَمیُک اٮ۪ل او سی یُک یُس لایِن آف کَنٹرول چھِ یُس ڈِوایِڈ چھِ کَران اِنٛڈیاہَس تہٕ پاکِستانَس دۄن کَنٹرٛیٖزَن چھِ یہِ ڈِوایِڈ چھِ کَران تہٕ الغرض یُس بانڈی پورہ چھِ یہِ سورُے ڈِسٹِرٛک چھِ واریاہ خوٗبصوٗرت ڈِسٹِرٛک ییٚتِکۍ لوٗکھ چھِ بَڑٕ اَصٕل یِم ہسا بَڑٕ مہمان نواز چھِ یِوان مانٛنہٕ اَدَب دار چھِ یِوان مانٛنہٕ ییٚتیُک آبہٕ ہوا چھِ زبردست صاف تہٕ شفاف یُس اِنسانَس اَکھ نوٚو صحت بخچان چھِ اگر کٲنٛسہِ کانٛہہ نَتہٕ کانٛہہ کُنہِ قٕسمٕچ کانٛہہ پرٛابلِم آسہِ مگر ییٚلہِ سُہ اَصلِس ماحولَس منٛز روزان چھِ ییٚتہِ تٔمِس صاف خاص کر تہِ ہوا تہٕ آب چھِ مِلان سُہ تٔمۍ سُنٛد سُہ سۄ پرٛابلِم چھِ کُنہِ حَدس تام واریاہ حدس تام دوٗر گژھان